ہیٚلو اَسلام علیکُم ٹھیٖک چھِو حظ آ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ روزی آ یہِ تُہۍ چھُو نہ حظ بوٹ چلاوان اچھا اَسہِ اوس گَژھُن حظ یور راوُنٛڈ کَرُن وَلرَس مطلب چَکرَس گَژھُن ٲس تُہۍ چھُو حظ اَتہِ اَدٕ تُہۍ چھُو نہ حظ اَز ییٚتہِ أسۍ حظ چھِ اپٲری تَوے اَسہِ دپے أسۍ وَسو اَپٲری أسۍ کَرو چَکَر وولرَس اوترٕ وٕچھے مےٚ پوسٹ خٲلۍ متۍ یَتھ پٮ۪ٹھٕ فیس بُکَس پٮ۪ٹھ اَتہِ چھِ واریاہ مطلب یِم بوٹھ ووٹھ اَسہِ چھُ مطلب نہ مگر اَسہِ چھُ کھسُن تُۂنٛدسٕے بوٹَس منٛز اَسہِ وٕچھ یہِ مطلب أنٛدۍ أنٛدۍ گٔڈِتھ اَتھ چھُنہٕ کھۄژُن یِوان کِہیٖنۍ اَگر آبَس کُن وُچھو اَپٲرۍ چھُنہٕ یِوان کھۄژُن کِینٛہہ ہے آز ہیٚکوٕ حظ تُہۍ کھٔسِتھ تُہۍ کوٗتاہ دوٗر چھُو اَتہِ پٮ۪ٹھ گرٕ تُہۍ ہٮ۪کِو نا توہہِ چھُو حظ یہِ تھاوان بوٹ اَتی راتَس کِنہ تُہۍ چھُو نوان گَرٕ تُہۍ ہیکوٕ حظ ؤنکیٚس اِتھ کیٚنہہ کٔریُو تُہۍ ہٮ۪کہِ وٕ حظ اِتھ اچھا اچھا تۄہہِ چھُو حظ آسان نَمبرٕ پٲٹھۍ یہِ مطلب أکِس آسان اَکھ نَمبر بیٚکِس بیٛاکھ اچھا دٔۄیِم نمبر کٔژِ بَجہِ حظ چھُو سُہ حظ چھِ واریاہ لیٹ گژھان مگر وٕ ہٮ۪کہِ نہٕ حظ کِہٖنۍ گٔژِھتھ صُبحَس اَگر أسۍ یِمَو بہہ بَجے تام گژھِ حظ ساڑٕ بہہ تامَتھ نہ حظ نہ بیٚکِس ناوِ نہٕ کینٛہہ أتھی حظ اَسہِ چھِ اَسہِ چہِ شوق أتھی کھسنَس أتھی بوٹَس أسۍ چھِ ہوتھ منٛز کھۄژان اچھا یہِ ؤنِیو حظ مےٚ تُہۍ تُہۍ کوٚت کوٚت چھُو نِوان اَتہِ اَتہِ پٮ۪ٹھ آ کنٛزوٚل چھِو حظ ترٛاوان پَتہٕ پارکہِ منٛز پَتھر کۭتِس ٹایمَس تُہۍ پیرِو نا حظ پَتہ ہیٚکِو نا تُہۍ بیٚیہِ واپَس أنِتھ اچھا اچھا اَدٕ تیٚلہِ حظ یِمَو أسۍ صُبحَس ہہ برابر زٕ بَجے حظ اَدٕ حظ اَسلام علیکُم